یِم ہسا پرٲنۍ موبایل فوٗن ٲسۍ تِمن نَہ سا آسہٕ نہٕ فنٛکشن تیٖژاہ کیٚنٛہہ تتھ ٲس اَک اَکٲے فنٛکشن آسان أسۍ ٲسۍ ہیٚکان فوٗن کٔرِتھ یِہٲے یوٗت فَنٛکشن ٲسۍ تِمن آسان تِم ٲسۍ آسان یہِ ہسا یہِ بَٹَن دار فوٗن زیادٕ ایٚنٛڈرٛایِڈ فوٗن ٲسۍ نہٕ تِمَن دۄہَن کِہیٖنۍ أسۍ ٲسۍ تَمہِ پٮ۪ٹھ سیٚودٕے ہیٚکان کال کٔرِتھ ایٹ اےٚ ٹایِم أکِس نَفرَس تہٕ بیٚیہِ یہِ ہسا أسۍ ہیٚکان أسۍ ایٹ اےٚ ٹایِم اَکٲے ایٚپلِکیشَن اِستعمال کٔرِتھ فار ایٚگزامپٕل أسۍ ٲسۍ ہیٚکان فوٗنٕے یوت کٔرِتھ أسۍ ٲسۍ تہِ فوٗنَس دوران ہیٚکان بیٚیہِ کیٚنٛہہ سایڈَس موبایلَس پٮ۪ٹھ کانٛہہ بیٚیہِ کانٛہہ ؤرٕک کٔرِتھ کیٚنٛہہ مگر یِم أزِکۍ سمارٹ فوٗن چھِ أسۍ چھِ ہیٚکان وارِیاہ کامہِ کٔرِتھ ایٹ اےٚ ٹایم فار ایٚگزامپٕل أسۍ چھِ فوٗن تہِ کَران اَپٲری چھِ چَلاوان أسۍ وَٹٕس اَپ تہِ بیٚیہِ سایڈٕ سۭتی بیٚیہِ سایڈٕ فیس بُک تہِ یا بیٚیہِ سایڈٕ آسہِ بیٚیہِ تہِ کیٚنٛہہ وُچھُن پُچھُن أسۍ چھِ ہیٚکان وارِیاہ کامہِ کٔرِتھ مَلٹِپٕل کامہِ ہیٚکان کٔرِتھ أزکیٚن سمارٹ فونَن پٮ۪ٹھ تہٕ بیٚیہِ ہَسا اوٗس اسہِ نیٚٹؤرٕک کَنیٚکشَن پرٛوٗن اوٗس سُہ نَہ سا اوٗس نہٕ تیوٗتاہ سِٹرانٛگ کیٚنٛہہ تِکیٛازِ ٹاوٲرٕز ٲسۍ نہٕ زیادٕ تیوٗت اوٗس نہٕ وایِڈ رینٛج تِمَن کیٚنٛہہ تِم ٲسۍ نہٕ وارِیاہَن مثال یِم دوٗر دَراز علاقہٕ چھِ تِمَن خٲطرٕ اوٗس نہٕ یہِ ہسا یہِ نیٚٹؤرٕک کَنیٚکشَن بَرابَر کیٚنٛہہ یہِ ہسا اوٗس زیادٕ سِٹیَن منٛز چَلان یا مین مین ٹاونَن منٛز ٲسۍ زیادٕ نیٚٹؤرٕک اصٕل یِوان تہٕ گامَن منٛز یا پہاڑی علاقن منٛز چھِنہٕ نیٚٹؤرٕک یِوان کِہیٖنۍ تَتہِ چھِ واریاہ یِہِ ہسا یہِ نیٚٹؤرٕک وارِیاہ کمزور آسان تہٕ أسۍ ٲسۍ نہٕ کَتھ ہیٚکان پتہٕ تور کٔرِتھ کِہینۍ نہٕ تہٕ مگر آز ہَسا چھِ یِہِ سا یہِ کوٗنَس کوٗنَس منٛز یِوان نیٚٹؤرٕک اگر أسۍ پہاڑس کِس کوٗنَس پٮ۪ٹھ کھژو کُنہِ تہِ یِہِ سا یہِ کۭتیاہ تہِ کِلوٗمیٖٹَر دوٗر گَژھو کُنہِ تہِ شایہِ بیٚہمو کُنہِ تہِ کھۄڈَس منٛز تہِ اگر أسۍ بیٚہمو أسۍ یا کُلِس پٮ۪ٹھ تہِ کھژو أسۍ کُنہِ تہِ شایہِ ہَسا چھِ اسہِ نیٚٹؤرٕک یِوان آز آز ہَسا چھِ وارِیاہ فیسَلٹی ہَسا آیہِ یِمو سمارٹ فونو سۭتۍ تہِ بیٚیہِ نیٚٹؤرٕکَس منٛز ہَسا آیہِ واریاہ چینٛج تہٕ أسۍ ہَسا چھِ کَران سِم یوٗز اِیَرٹٮ۪ل اِیَرٹٮ۪ل کَمپٔنی ہنٛزۍ سِم چھِ کَران أسۍ یوٗز تہٕ اسہِ ہسا چھِ مَنتھلی لَگان اَتھ ٲں تھرٛی ہنٛڈریٚڈ تھرٛی ہنٛڈریٚڈ فِفٹی فور ہنٛڈریٚڈ تہٕ نۄمے یا یا ڈاٹا پیک ہَسا چھُ اسہِ پیٚوان ترٛاوُن اسہِ پَتہٕ فوٹی ناین ناینٹی ناین وَن ہنٛڈریٚڈ ناین نۄم حظ چھِ پیٚوان لَگان اسہِ ڈاٹا پیک پیٚوان ترٛاوٕنۍ اِیَرٹٮ۪ل کَمپٔنی سِم ٲں سِم سِمَس